وعلیکُم اَسلام اہَن حظ اَصٕل پٲٹھۍ تُہی چھُو ٹھیٖک بِلکُل أسۍ چھِ أسۍ چھِ راج باغ گرٛاونٛڈٕ پیٚٹھ تُہی کٕم حظ چھُو اہَن حظ اہَن حظ اچھا سَنٛڈے دۄہ آ سَنٛڈے حظ چھُ یَلے نیٚکٕسٹ حظ آ تقیٖربَن آسہِ تَمہِ دۄہ تہِ آسہِ سَنٛڈے چھِ لگ بگ آسہِ یَلے مگر آسہِ سیٚکَنڈ ہافَس منٛز

نہٕ سیٚکَنٛڈ ہافَس منٛز آسہِ یَلہٕ تُہۍ کَرِو کوٗشِش تٔمی ساتہٕ یِنَس کیٛازِکہِ فٔسٹ ہافَس منٛز چھِ تَتہِ آل ریڈی میٚچ تھٲوِتھ اہَن حظ صحی آ پَتہٕ حظ ٹھیک حظ وۅلہٕ کیٚنٛہہ نہَ حظ چھِنہٕ أسۍ حظ کَرو کوٗشِش تہٕ ٹھیک کیٚنٛہہ چھُنہٕ اَصٕل اَصٕل ہے گوٚو أسۍ کَرو کوٗشِش کَرو أسۍ تیٚلہِ أسۍ فٔسٹ ہافسٕے منٛز تیٚلہِ تھاوَو أسۍ ہُمنٕے سَیٚکَنٛڈ ہافَس منٛز یِمَن اَتہِ آل ریڈی ٲسۍ نہٕ تُہۍ یِیو انشاءاللہ گَژھِ اہَن حظ صحی حظ چھِ کَتھ تہٕ وۅلہٕ حظ کیٚنٛہہ نہٕ حظ چھُنہٕ گَژِھ حظ تُہۍ حظ یی زیٚو ؤنِو تُہۍ پُلیررَن سارِنٕے کٔرہوٗکھ تُہۍ تِم آ کَنٛفٲرٕم حظ چھُ مگر فیٖس چھُ تھوڑا کیٚنٛہہ سۄ سُہ چھُ لوٚو سُہ حظ ہیٚکہِ گژھِ سُہ چھُ لوکَل میٚچ تہٕ تِمَن تِمَن ہیٚکو ؤنِتھ اَتھ چھِ تۄہہِ أسۍ چھِ ہیٚوان اَتھ باہ شتھ رۄپیہِ

تُہۍ حظ چھُو ٹیٖم گۄڈٕنیٚتھٕے آل ریڈی واریاہ اَصٕل تہٕ تۅہہِ تۄہہِ تُہۍ گٔژھِو نہٕ یہِ کَتھٕے وَنٕنۍ تتھ منٛز چھِنہٕ حظ أسۍ بال دِوان بال چھِنہٕ حظ أسۍ أسی دِوان تتھ منٛز آ بال دِمَو أسۍ پانٕے ییٚتی ٹھیٖک حظ چھِ باقٕے دِمو أسۍ مۅہنیٖو تُہۍ مہٕ ہیٚیِو سُہ ٹینشَن کیٚنٛہہ اَسہِ چھِ مَنیجمینٛٹ ییٚتہِ واریاہ اَصٕل تُہۍ وُچھِو تۄہہِ یِیو واریاہ ہے اَسہِ چھِ أسۍ چھِ روٗلَر ییٚتہِ کَنٹِنیوٗ کران آب تہِ دِوان تُہۍ یِیو تہٕ مَطلب یِژھ ٹٕرٕپ وُچھِو نہٕ تُہۍ کُنَے جایہِ زبردَس ٹٕرٕپ اَمپیر تہِ اگر تُہۍ ؤنِِو أسۍ تھاوَو ییٚتی اگر تُہۍ پانہٕ تہِ أنِو تہِ سُہ چھِنہٕ اَسہِ ٹینشن کیٚنٛہہ

وۅلہٕ حظ ٹھیٖک حظ چھِ یِیو تُہۍ انشاءاللہ یی زیٚو تُہۍ سَنٛڈے نیٚکٕسٹ سَنٛڈے آسہِ یلے تہٕ اَدٕ حظ چلو ٹھیٖک حظ چھُ